اَسہِ یُس پَنُن رٮ۪لِجس تٮ۪وہار چھُ سُہ چھُ عیٖد اَسہِ چھُ ؤریَس منٛز یِوان زٕ عیٖد عیٖدُل فِتٔر تہٕ عیٖدُل اَدہا عیٖدُل اَزیا چھِ واریاہ بٔڑ عیٖد تہٕ لَکٔٹۍ عیٖد أسۍ چھِ لَکچہِ عیٖز دۄہ چھِ کران أسۍ پوان اَسہِ کٲم کَرٕنۍ رٮ۪تَس چھُ پٮ۪وان اَسہِ روزدر بِہُن پَتہٕ چھُ رٮ۪تہٕ پَتہٕ پٮ۪وان عیٖد مَناوٕنۍ سۄ روزدر چھُ پٮ۪وان اَسہِ خدا صٲبنہِ ناو بِہُن بَجہِ عیٖز دۄہ چھُ قۄربان کیٚنہہ جاناوار یا کہِ کَٹھ خدای صٲبنہِ وَتہِ منٛز حَلال کانہہ جاناوار چھِ کران قۄربان یِتھۍ کٔنۍ چھِ کران أسۍ چھِ کیٚنہہ تہِ بَناوان تَمہِ دۄہ پٮ۪ٹھ پرٮ۪کٹِس چھِ پٮ۪وان کَرٕنۍ گۄڈٕنِتھٕے چھِ أسۍ مہندی لَگاوان تہٕ اَرفٕکۍ دۄہ عیٖد برونٹھ اکھ دۄہ چھِ أسۍ مہندی لَگاوان گرِچھےٚ نہ کھوٚن ووٚنۍ دَپان چھِ رُنٮ۪وا یہِ نہ چھِ أسۍ تَیار رَنٕنہٕ خٲطرٕ کۄکُر اَنو مازاَنو ژَمَن اَنو رِستہٕ اَنو گۄشتابہٕ اَنو سورُے کیٚنہہ چھُ اَنان پَتہٕ چھُ أسۍ سُہ رَنان اَلبتہ ڈٮ۪کوٗرٮ۪شَن چھِنہٕ أسۍ کیٚنہہ کران کیٚنہہ کیازِ کہِ أسۍ چھِ مُسلم اَسہِ چھُنہٕ یہِ شوٗبان کِہیٖنۍ تہِ نہٕ سٮ۪لِبریشَن چھِنہٕ أسۍ تیُتھ کران کِہیٖنۍ تہِ نہٕ اَلبتہ ووٚنۍ چھُنہٕ اَسہِ خٲلی مہندی لَگاؤنۍ ہٮ۪لو سٲنِس یَتھ عیٖدُل فِطرَس یا عیٖدُل اِزہاہَس منٛز سُہ چھِ أسۍ لَگاوان پَتہٕ چھِ أسۍ کران کٲم بَناوان چھِ أسۍ فُڈ واریاہ پرٮ۪کٹِس چھِ أسۍ کران ہُر چھِ وَنان أسۍ ہُرۍ رٔہۍ وَنان تٔمن اَرفٕکۍ دۄہ ژیٖر چھِ أسۍ وَنان عیٖز دۄہ مطلب برنٹھ اکھ دۄہ تَتہِ چھِ وَنان اکھ دۄہ رٔہۍ چھِ أسۍ وَنان تَتہِ چھِ أسۍ صبُحٲے ۄتھاو أٔسی پَرو أسۍ نٮ۪ماز اَصٕل پٲٹھۍ کرو گرکٮ۪ن عیٖد مُبارَک ۄتھاو چٮ۪مو چاے پَتہٕ نٮ۪رو أسۍ پَنٕنٮ۪و فرنڈ تُلو پِکٔس اِکہٕ وَٹٕے تہٕ پَتہٕ یِمو واپَس چٮ۪مَو چاے بیٚیہِ گرِ پَتہٕ چھِ أسۍ اَکہٕ وَٹے نٮ۪ران کران چھِ چکر پانہٕ ؤنۍ اورٕ یور چٮ۪وان واپَس پٮ۪وان چھِ بیٚیہِ بیٚیہِ گرِ کٮ۪ن نِش بیٚیہِ اَلبتہ یُتھُے چھِنہٕ أسۍ سٮ۪لبرٮ۪ٹ چھِنہٕ أسۍ اَصٕل پٲٹھۍ کران کِہیٖنۍ یہِ مےٚ کَرُن گژھِ کیازِ کہِ أسۍ چھِ مُسلِم اَسہِ چھُ پٮ۪وان تھاوُن پرُس رٮ۪تَس دیُت اَسہِ فاکہٕ نٮ۪ماز پٔر تَہجُد پوٚر پَتہٕ کیاہ فٲیدٕ یہِ اَسہِ سٮ۪لِبرٮ۪ٹ کَرُن أسۍ چھِنہٕ تَمہِ آیہِ سٮ۪لبرٮ۪ٹ کران کِہیٖنۍ نہٕ